ہیلو اَسلام علیکُم آ تۄہہِ چھِو حظ تُہۍ چھو حظ آصِف بِلال چھِو حظ تُہۍ آ تُہۍ چھِو ٹرٕف اوٚنر چھِ نہ حظ آ تۄہہِ چھُو ٹرٕف اَنُن آ بہٕ چھُس ییٚتہِ پٮ۪ٹھ حظ مےٚ چھِ یہِ ٹرٕف ضوٚرتھ حظ آتھوار اَسہِ چھُ آتھورِ میچ ہاں أسۍ چھِ لار پٮ۪ٹھ حظ لار اَچھا ٹرٕف آ اَسہِ چھ ییٚتہِ فُٹ بال ٹیٖم چھُ أسۍ اکھ أتی ٹیٖم ییٚتہِ چی اَسہِ چھ اکھ میچ حظ چھُ سَنڈے چھُ اسہِ گِندُن اَسہِ یَتھ سَنڈے ہاں آ کَتین چھُ حظ تِم چھِ اَسہِ ییٚتی تِم چھِ اَسہِ ییٚتی حظ مطلب تھوڑا سا ییٚتہِ پٮ۪ٹھ دوٗر حظ یِم چھِ ؤسنُکۍ پِلیر تمَن سۭتۍ چھُ اَسہِ میچ گِندُن آ أسۍ چھِ لارٕکۍ یِم چھِ وُسنٕکۍ اَسہِ چھُ تۄہہِ سۭتۍ کَنگنٕکۍ چھِ یِم اَپٲرۍ حظ اَسہِ چھُ سَنڈے دۄہ اوس اَسہِ ٹرٕف ضوٚرتھ آ ییٚمی سَنڈے کیازِ میچ چھا حظ کِہیٖنۍ تیٚلہِ کر ہٮ۪کہِ یہِ گٔژھِتھ ہے نہ حظ نہ سُہ گژھِ واریاہ دوٗر تَمہِ برونٹھ ہٮ۪کہِ نہ گٔژھِتھ یہِ وۄنۍ چھِ اَسہِ ضروٗری حظ میچ یہِ چھُ اَسہِ تھوڑا اَسہِ مہ چھُ ٹھوڑا ضوٚرتھ مطلب اَسہِ مہ پیٚیہِ أکِس دۄن دۄہن کَنٹِنیو ضوٚرتھ حظ یہِ ٹرٕف تُہُنٛد اَتھ ؤنِو مےٚ پرایز کیاہ چھُ اَتھ ترٕفہِ أکِس میچ پٔر فیٖس کیاہ چھُ اَتھ پٔر میچ فیٖس ترٕف حظ أکِس میچہِ ٹھیٖک ٹھیٖک مطلب آ ٹوٹَل چھِ اَتھ زٕے ساس کٔرٕنۍ مطلب پَتہٕ چھُ اَتھ کھسان کیٚنہہ مہ آسیٚس کیٚنہہ پَتہٕ مینجیمینٹ ٹھیٖک مطلب گوٚو أکِس چھِ کِنٹِنیو أکِس مطلب زٕ ساس رۄپیہِ أکِس میچَس حظ مطلب پَتہٕ نہ حظ پَتہٕ چھُ مینیجمینٹ چھُ چھُ نہ حظ تۄہہِ مینیجمینٹ اَگر پَتہٕ اَسہِ ضوٚرتھ واٹر بوٹل چھےٚ آسان واریاہ کیٚنہہ سِسٹر چیٖز چھِ آسان تِم چھِو تۄہہِ تِم پروڈَکٹ اَتہِ مطلب اَگر اَسہِ پیٚیہِ منٛز چھِ آسان ڈریسِنگ روٗم سورُے چھا تۄہہِ چھُو شاپ اَتین اَتین ٹٔرفہِ نِش چھُو تۄہہِ شاپ ٹھیٖک ٹھیٖک مطلب حظ ؤنۍ کیاہ حظ گژھِو اَگر تُہۍ ہٮ۪کِو نہ وَنۍ ییٚمہِ سَنڈے وَن کٔرِتھ کِہیٖنۍ ہٮ۪کہِ نہ گژھِتھ مَگر اَسہِ چھُ نایٹَس منٛز اَسہِ چھُ مطلب لایٹہِ مطلب نایٹَس میچ گِندُن حظ اۭں مےٚ چھُ پاے بہٕ چھُس سَمجھان آ اَگر تُہۍ إں بہٕ چھُس وَنان اَگر سَنڈے چھُ اَسہِ چھُ نایٹ میچ ضوٚرتھ حظ سَتھ بَجے مطلب ٲٹھ ساڈِ ٲٹھِ چھُ اسہِ تھاوُن ایٹ تھٔٹی چھ اسہِ میچ تھاوُن مطلب اَسہِ چھُ لایٹہِ تَل میچ گِندُن حظ کوٗتاہ چھُ تیٚلہِ کوٗتاہ چھُ نایٹ فیٖس پانٛژھ ہَتھ حظ گوٚو ٹوٹَل ساس أکِس پانٛژھ بیٚکِس پانٛژھ ٹھیٖک چلو تُہۍ ؤنۍ مےٚ اَتھ ؤنۍ ہٮ۪کا تھوڑا کیاہ ہٮ۪کیاہ گٔژھِتھ مطلب سَنڈے برونٹھٕے چھا ہٮ۪کیا برونٹھٕے ہٮ۪کیاہ گژھِتھ سَنڈے برونٹھ مَنڈے حظ منڈے چلو مطلب تَمہِ برونٹھ ہٮ۪کہِ نہ گٔژھِتھ اسہِ کِہیٖنۍ آ تۄہہِ چھُو ناو آصف بِلال چھُ نہ حظ ٹھیٖک ٹھیٖک چلو ڈِیر وَلہٕ بہٕ تہِ کرٕ اَگر بہٕ کرو تۄہہِ فون مَگر تُلہِ زیو حظ آ بیٚیہِ بیٚیہِ چھو حظ ٹھیٖک اَچھا چلو ییتھۍ نَمرَس چھُنہ حظ فون کَرُن تۄہہِ اَدٕ چلو بِہو خۄدایَس حوال